ییٚمہِ ساتہٕ اَکھ اِنسان ٹریڈِشنَل اوکیٖجَنَس پٮ۪ٹھ چھِ ڈانَس آسان کران تٔمۍ ساتہٕ چھِ لاگان سٔہ لہنگا مہنیوٗ تہِ اگر آسہِ سُہ تہِ چھِ لاگان لہنگا اگر زٔنۍ آسہِ سُہ تہِ چھِ لاگان لہنگا تہٕ وٕ یِم ٹریڈِشنَل کُلوتھٕس چھِ اَسہِ چھِ آسان کٔشیٖرِ منٛز چھِ آسان تہٕ سُہ چھِ آسان پھٮ۪رَن یُس عام طور زٔنۍ تہِ چھِ لاگان مہنیوٗ تہِ چھِ لاگان سُہ چھِ لاگان پھٮ۪رَن سُہ چھِ ہر کُنہِ جایہِ کٔشیٖرِ منٛز ہر کانٛہہ کٲشُر لاگان پھٮ۪رَن تَتھ چھِنہٕ کانٛہہ پریشٲنی یا کیٚنہہ چھِنہٕ گژھان تَتھ اگر ہر کُنہِ جایہِ گژھِ کانٛہہ کٔشیٖرِ منٛز نیبرِم یِن تِم وُچھَن ہر کُنہِ جایہِ چھِ آسان پھٮ۪رَن لٲگِتھ بیٚیہِ چھِ أسۍ ٹریڈِشنَل وارٕن ڈانسَر چھِ یِم لاگان چھِ جیولٕری تِم چھِ لاگان یِمٕے دوٗر ووٗر چھِ لاگان یا یَس یَس سُہ شروٕنۍ شروٕنۍ چھِ گژھان سُہ تہِ چھِ لاگان تٔمۍ سۭتۍ تہِ چھِ باسان واریاہ اَصٕل ڈانَس بیٚیہِ یُس پھٮ۪رَن چھِ سُہ چھِ ٹریڈِشنَل کُلوتھٕس اَسہِ کٔشیٖرِ تِمہِ پھٮ۪رنہٕ وَرٲے چھِنہٕ وَنٛدَس چلان یٔتہِ کِہیٖنۍ پھٮ۪رَن چھِ یِوان وَنٛدسٕے یوت لاگنہٕ بیٚیہِ چھِ یِوان وَنٛدَس کانٛگر تہِ تپنہٕ وَنٛدَس منٛز چھِ یِوان پھٮ۪رَن لاگنہٕ تٔمۍ سۭتۍ چھُ کٲشُر باسان اگر نہٕ کٲشِر سُہ چھِ باسان سُہ چھِنہٕ باسان کٲشُر کِہیٖنۍ ییٚمہِ ساتہٕ وٕ ڈانَس چھِ کران تٔمۍ ساتہٕ چھِ لاگان لہنگا بیٚیہِ چھِ لاگان سُہ شروٕنۍ شروٕنۍ پوٗت بَس باقٕے یُتٕے چھِ یہِ سارِوی کھۄتہٕ مطلب ٹریڈِشنَل کُلوتھٕس چھِ سُہ مطلب کیٛاہ پیٖکَس پٮ۪ٹھ سُہ چھِ آسان پھٮ۪رَن ہر کُنہِ جایہِ باقٕے وَسَلَم